میٛانہِ زِنٛدگی منٛز چھِ زیادٕ کھۅتہٕ زیادٕ اہمیت میٛٲنۍ موج تھاوان تہِ کیٛاز بہٕ چھَس وُنکٮ۪ن پنٕنہِ ماجہِ ہٕنٛدۍ سۭتۍ یَتھ سِٹیجس پٮ۪ٹھ وٲژمٕژ یا یِتہِ مےٚ وُنٛکٮ۪ن پنٕنہِ لایفہِ منٛز ایچیٖو کوٚر تہِ کوٚر مےٚ صِرف تہٕ صِرف پنٕنہِ ماجہِ ہٕنٛدِ سۭتۍ یۅس تہِ سَکسَس مےٚ وُنٛکٮ۪ن ایٚچیٖو کٔر سۅ کٔر مےٚ صِرف أکِس ماجہِ ہٕنٛدِ سۭتۍ تٔمے کِنۍ چھَس بہٕ چھِ میٛٲنۍ موج میٛانہِ خٲطرٕ واریاہ زیادٕ اہمیت تھاوان سُہ چھُنہٕ دُنۍیٚہُک تہِ کٕنٛہےٕ تہِ چیٖز یُس مےٚ پنٕنہِ ماجہِ نِش ہیٚکہِ الگ کٔرِتھ یا تٔمۍ سُنٛد سُہ ویلیٛوٗ کَرِ کم میٛانٮ۪ن زِنٛدگی منٛز چھِ سارِویو کھۅتہٕ زیادٕ اہمیت میٛٲنۍ موج تھاوان اگر أکِس ماجہِ پٮ۪ٹھ اَکھ کِتاب تہِ یِیہِ لیکھنہٕ سۄ تہِ چھِ کم تہِ کیٛاز اَکھ موج چھِ آسان أکِس بچہٕ سٕنٛدِ خٲطرٕ واریاہ زیادٕ اہمیت تھاوان یہِ سُہ اہمیت ہیٚکہِ نہٕ دُنۍیٚہُک کٕنٛہےٕ تہِ چیٖز پوٗرٕ کٔرِتھ یۅس پنٕنۍ موج چھِ آسان